ہیٚلو اَسلامُ علیکُم تُہۍ چھُو ٹھیٖک اَہَن حظ اَصٕل پٲٹھۍ تُہۍ چھُو بٹیٖک پٮ۪ٹھ آ بہٕ حظ چھَس بہٕ حظ چھَس یہِ کَشمیٖری فیشَن ڈِزاینَر أسۍ کیٛاہ چھِ کَران اَسہِ چھُ آسان مطلب کَشمیٖری کَلچَر چھِ أسۍ کَران چھُ آسان اَسہِ کانٛہہ چیٖز چھُ آسان اَسہِ مطلب سُوُن وُوُن چھُ آسان اَسہِ سُہ چھُ آسان اَسہِ کَشمیٖری ڈِزاینَس پٮ۪ٹھ آسان بَناوُن کَشمیٖری طریٖقہٕ چھُ آسان تَتھ تَتھہِ چھُ آسان کَشمیٖرُک تِلہٕ آسان لٲگِتھ سۄ چھِ وَنۍ تۄہہِ پانہٕ پَیی مگر أسۍ چھِ کَران سُے چھِ أسۍ پرٛموٹ کَران وَنۍ چھَس بہٕ وَنان کہِ تُہۍ ہیٚکوٕ مےٚ دِتھ بَنٲوِتھ کیٚنٛہہ فٮ۪رَن چھُ مےٚ بَناوُن تَتھ چھُ مےٚ تِلہٕ لاگُن سوٗٹ چھِ مےٚ وَلوٮ۪ٹٕکۍ تَتھ چھِ مےٚ تِلہٕ لاگُن تُہۍ ہیٚکوٕ مےٚ بَنٲوِتھ سُہ تَتھ چھِ مےٚ تی تِلہٕ تہِ لاگُن آ بیٚیہِ چھِ مےٚ یہِ سوٗٹ چھِ آسان تِمَن چھِ آسان آرِ کٲم کَرٕنۍ تُہۍ ہیٚکو مےٚ تُہۍ سُہ بَنٲوِتھ رَنٛگ بستہٕ ونٛگ بستہٕ چھا کیٚنٛہہ مطلب آ یَتھ شالَن تہِ چھِ یِوان اَز کَل یہِ سُہ تِلہٕ لاگنہٕ سُہ چھُو تُہۍ مطلب کَران یہِ ریٹ ریٹ اَگر مطلب فٮ۪رنَس چھُ مےٚ تِلہٕ لاگُن تہٕ تَتھ کوٗتاہ ریٹ ؤنِو تُہۍ یہِ مگر مِثال زَنہٕ مےٚ چھُ فٮ۪رنَس أکِس تَتھ چھُ مےٚ دامنَس تہِ لاگُن نَرٮ۪ن تہِ لاگُن یَتھ سیٖنَس نِش تہِ لاگُن تَتھ کوٗتاہ لَگہِ یہِ یُتھ کٲم آسہِ ٹھیٖک چھُ یہِ مےٚ ؤنۍ تَو مگرن مےٚ ؤنۍ تو تُہۍ مگر اَکھ چیٖز یُس یُس پَشمیا ورٕق چھِ ہٮ۪کان گٔژھِتھ پَشمیٖن کٲم یۄس آسان چھِ سُہ چھِ ہٮ۪کان گٔژھِتھ ما مگر مےٚ چھُ مےٚ چھُ واریاہ زیادٕ ضروٗری کیٛاز کہِ اَسہِ چھُ وٕنکیٚنَس دُکان خٲلی اَتھ منٛز چھِ أسۍ وَنان کہِ اَسہِ چھِ ہُپٲرۍ یِوان واریاہ زیادٕ کَسٹٕمَر تہِ چھِ اَسہِ یِوان تِم چھِ اَسہِ وَنان کہِ اَسہِ دِیو چیٖز مگر اَسہِ چھُنہٕ آسان یہِ تَمہِ ساتن کِہیٖنۍ تہِ نہٕ وۅَنۍ وۅَنۍ چھُ اَکھ چیٖز تۄہہِ کَوت چھُو یہِ دُکان کَتہ چھُو تۄہہِ آ کَتھ جایہِ کیٚنٛہہ چھُنہٕ پَرواے بہٕ یِمو دۄہِ ترٛیہِ دۄہۍ یِمو بہٕ تُہۍ تھٲے زیٚو مےٚ یہِ سُہ تیار چھُنا ٹھیٖک بہٕ یِمو توتہِ چھِنا ٹھیٖک بِہیُو خۄدایَس سوال